جِناب اَگر حض أسۍ کَتھ کَرو اَز شُپین کٮ۪ن بازرَن ہٕنٛز ییٚتۍ زَن بہٕ پرٚٮ۪تھ دۄہ خریٖدٲری چھُس کَران اگر أسۍ وٕچھو گول چوک یَتھ زَن تَک مُہلَہ شُپین وَنان چھِ تَتہِ چھُس بہٕ خریٖدٲری کَران تَتہِ چھُ اَکھ بوٚڈ چیٖزا اَکھ تَتہِ چھِ أسۍ ہول سیلَس منٛز ہَر کانٛہہ سامان مِلان مَنٲسِب ریٹَس پٮ۪ٹھ تَتٮ۪ن حض چھُس بہٕ گَرٕ کِتھۍ واریاہ مُختٕلِف مُختٕلِف چیٖز اَنان مِثال کے طور پر پھل حض چھُس بہٕ اِنان تتہِ پٮ۪ٹھ سبزی حض چُھس انان گَرٕ کِژھ تَتہِ پٮ۪ٹھ یُس أسۍ گَرِ اِستعمال کَران چھ جامِع مَسجِد چوک تَتہِ چھُس بہٕ سَبزی تُلان تَتہِ چھِ بَنان اسۍ مُنٲسِب ریٹَس پٮ۪ٹھ سبزی فُرٛوٗٹ مٔنٛڈی شُپین ییٚتۍ زَن بہٕ مٮ۪وٕ چھُس اَنان تور چھُس بہٕ گژھان ہَفتَس منٛز دوٚیہِ ترٚیِہ چرکہٕ چھُس بہٕ تور واتان کٲم تہِ چھِ مے آسان تَتہِ خریٖدٲری تہِ چھُس بہٕ کَران تَتہِ تَتہِ حض چھُ بَنان واریاہ سَستہٕ ریٹَس اسہِ یِم پَھل وَل ریٹہٕ حض گے دۄہ کھۄتہ دۄہ چھ ہُران ریٹہٕ یِونٕے چھنہٕ کیٚنٛہہ پونٛس چھن لَگنے کُن ییٚتٮ۪ن حض دٔہ ٲس گَژَھان خَرٕچ تَتٮ۪ن چھِ اَز وُہ اسہِ گَژَھان یِونے چھنہ کیٚنٛہہ

وَنٕو أسۍ آن لایِن شاپِنٛگ یُس زَن کَران چھِ أسۍ سہٕ حض چھِ اکہِ طریٖق رٕژ تہِ خَراب تہِ ہیٚکو أسۍ وٕنِتھ کیازکہِ اسہِ چھنہٕ بَنان اسہِ چھنہٕ پٮ۪وان گَرِ نٮ۪برٕے نیرُن فونُے یوت چھ اَتھَس کٮ۪تھ تُلان ہَر کانٛہہ چیٖز چھُ اسہِ گَرِ نٮ۪برٕ کَنۍ واتان خَراب کَمہِ طریٖق چُھ خَراب چھِ سۄ امہِ طریٖق تِکیاز فرٛاڈ قصہ حض چھِ واریاہ گژَھان تَتھ منٛز واریاہ لُک آے لوٗٹنہٕ اَتھ قٕصس منٛز واریاہ گے خراب اَتھ قٕصَس منٛز آن لاین شاپِنٛگ کرنَس منٛز بیٚیہِ طٔریٖق زَن وَنو أسۍ اَکھ چھِ اتہِ ریٹ تہِ چھِ آن لایِن شاپِنٛگ منٛز اَصلہِ مِلان اسہِ زیاد تہِ چھِنہ مِلان مگر یِم زَن فرٛاڈ قٕصہٕ چھِ تِمو حض ڈول بَروسے آن لاین شاپِنٛگ پٮ۪ٹھ